سٲنِس ضعلَس منٛز چھِ کھیل کوٗد یا صحت اٮ۪کزرسایزو خٲطرٕ واریاہ پرکہٕ یَتھ منٛز زَن مین کولگٲمِس منٛز اکھ توال گیم پارَک چھِ یا ییٚتہِ چھِکھ واریاہ گراوُنڈ دِتۍ مٕتۍ یِمن منٛزن بَچہِ چھِ کِرکٹ فٹ بال وغیرہ گنٛدان چھِ تہٕ پَنُن پَنُن پان چھ فِٹ تھاوان تہٕ پَنُن دٮ۪ماغ دٮ۪مٲغی تَوازُن تہِ چھ تِمن برابر روزان تہٕ جِسمٲنی طور تہِ چھِ تِم فِٹ روزان بیٚیہِ چھِ اسہِ کیٚنٛہہ پے اٮ۪کٕٮسکرشن جاے تہِ یوٚت زَن أسۍ چکرس وغیرہ گژھان چھِ یَتھ منٛز زَن أہربل أہربَلُک سُہ آبشار چھُ یا ہوٗنۍ ہینگ چھُ کوثر ناگ چھُ یوٚت زَن لُکھ ٹریکِنٛگ پٮ۪ٹھ گژھان چھِ